اَکہِ لٹہِ ٲسٕس بہٕ یِتھٔے کٲٹھۍ ٲں لیکھان پنٕنۍ ڈایرِی یِتھٔے کٲٹھۍ یوٗجؤلی مطلب ٲسٕس بہٕ لَیٚکھان کہِ پَتہٕ ٲس مےٚ اکھ فرٛیٚنٛڈ ٲں کٕلاسمیٹ ٲس مےٚ أسۍ تَمہِ دۄہ ٲسۍ أسۍ نایِنتھہٕ ٹیٚنٛتھَس لَگ بھگ پَران کہِ تٔمۍ ووٚن مےٚ دوٚپُن کہِ مےٚ گٔے چیٛٲنۍ مطلب یہِ رایٹِنٛگ واریاہ خۄش ژٕ چھیٚکھ لیٚکھان رٕتۍ پٲٹھۍ چیٛٲنۍ ڈایرِی تہٕ مےٚ میلے یِہٲے ماٹِویشَن ہِش مےٚ دوٗپ نا بہٕ کَرٕ کَنٹِنِو بہٕ لیکھہٕ یِم بہٕ لیکھہٕ بہٕ لیٚکھ سوٛانٛگ لیٚکھ یا پَنٕنۍ ٲں بایو آٹو بایوگرٛافی لیٚکھ یا بَدل کٲنٛسہِ ہِنٛز ہیٚکہٕ کٲنٛسہِ ہنٛز آٹوگرٛاف ہیٚمہٕ کٲنٛسہِ سۭتۍ تٔمۍ سُنٛد وُچھہٕ بہٕ تٔمۍ سٕنٛز کیٛاہ چھِ زنٛدگی منٛز تہٕ بہٕ گٔیٚیَس اَمہِ سۭتۍ واریاہ ماٹِویٹ ییٚلہِ مےٚ پَننیٛو فرٛیٚنٛڈسو ووٚن کہِ ژٕ چھیٚکھ لیکھان واریاہ اصٕل تہٕ مےٚ کوٚر تَتہِ پٮ۪ٹھ سٹارٹ لیٚکھُن بہٕ چھیٚس لیکھان ٲں ڈایرِیٖز لَگ بھگ ڈیلی ٲں رُٹیٖنَس منٛز چھیٚس بہٕ لیکھان یہِ بہٕ دۄہَس کَرٕ تہِ چھیٚس بہٕ ڈایرِی پٮ۪ٹھ لیکھان یا یہِ بہٕ کَرٕ ہفتَس منٛز کُن گژھہٕ بہٕ پِکنِک بہٕ چھیٚس لیکھان تِم سٲری پننہِ ڈایری پٮ۪ٹھ تہٕ پَتہٕ چھیٚس بہٕ پننیٚن فرٛیٚنٛڈن ہاوان تِم چھِ تَتھ واریاہ خۄش